یِم ہاسے یِم ٹوٗرِسٹ چھِ آسان یِنہٕ وٲلۍ نیٚبرِم لوٗکھ چھِ آسان تِم ہَسے چھِ اٮ۪مپٕلایمٮ۪نٛٹ یُس یہِ سٲنِس ایریاہَس منٛز چھِ سٲنِس گامَس منٛز چھِ اَمہِ سۭتۍ حظ چھِ اٮ۪مپٕلایمٮ۪نٛٹ تھوڑا بہت بَڑان کیٛازِکہِ یِم یِم نٔے نٔے لوٗکھ چھِ یِوان یِم ہَسے چھِ وٕچھان کیٛاہ چھِ یَتھ منٛز سٲنِس گامَس منٛز خوٗبصوٗرتی کُس چیٖز چھِ کُس یہِ کیٛاہ چھَنہ پَتہٕ یِم سٲنِس لوٗکَس منٛز یہِ پٔرِتھ لیٚکھِتھ چھِ آسان تِم چھِ تِمَن گایِڈ کَران ییٚلہِ گایِڈ چھِ کَران تِمَن تہِ چھِ حق مِلان تِمَن تہِ چھِ مٔزدوٗری پَنٛنی مِلان سُہ جاب چھِ تِم تَپٲری گایڈُک جاب کَران یُس ہَسا یہِ پَتہٕ ہَنہِ ہَنہِ کَران سُہ جاب چھِ اَصٕل کَران پَتہٕ چھِ تِم وۄنۍ یہِ چھِ واریاہ زیادٕ یہِ یہِ مےٚ تہِ ہسا چھِ اَکھ اٮ۪کٕسپیٖریَنسا بہٕ کَرہا سُہ تۄہہِ سۭتۍ شِیَر یُس یہِ ہَسا اَکہِ دۄہ آیے ٹوٗرِسٹ آیے سٲنِس علاقَس منٛز آیے ییٚتہِ ناسے اوس نہٕ کٕہیٖنۍ پڑھا لِکھَن وول پَتہٕ ہَسے کٔر مےٚ تِمَن سۭتۍ کَتھ پتہٕ ہاسے گٔے أسۍ بَنگَس ویلی مےٚ ہَسے کٔر تِمَن خٲطٕر گٲڑۍ بُک پتہٕ ہَسے گٔے أسۍ بَنگَس ویلی أسۍ ہاسے مےٚ ہاسے ووٚن تِمَن تَتہِ یہِ یہِ ہَسا گٔے بَنٛگَس ویلی اَتھ ہَسے چھِ یِتھ کٔنۍ آسان یورٕ چھِ یہِ خوٗبصوٗرتی ہُتہِ چھِ یہِ جاے اَتھ چھِ پٮ۪وان ٹاسٕک پَہم پٔرمِشَن بَناوُن تَمہِ پَتہٕ ہاسے گٔے أسۍ سادنا ٹاپ تَتھ تہِ ہاسے بَنو مےٚ گۄڈٕ باضٲبطہِ پٔرمِشَن یِم مےٚ سۭتۍ ٲسۍ یِم ٹوٗرِسٹ یِم ہَسا ٲسۍ آسٹرٛیلیاہٕکۍ یِم ہاسے گٔے واریاہ زیادٕ خوش واریاہ زیادٕ خوش ییٚلہِ یِم گٔے پَتہٕ ہاسے کٔرٕکھ یِمو کٲم یِمو ہاسے دِتُکھ مےٚ پَنٛنہِ کَمپٔنی ہُنٛد کارڈ یُس ہاسے یہِ کَمپٔنی ہُنٛد کارڈ دِتُکھ سُہ ہاسے دِژے مےٚ پَتہٕ بیٚکِس لٔڑکَس أکِس یُس ہاسے بیٛاکھ لٔڑکہٕ اوس تٔمِس ہاسے مِلے پَتہٕ تَتہِ جاب سُہ ہاسے چھِ واریاہ خوش آز